ہاں یمہِ ؤری گوٚو مےٚ مےٚ ستۭۍ اَکھ واریاہ زیادٕ اَصٕل واقعہ پیش ییٚمِس یُتھُے مےٚ گرٛیجویشَنُک ایٚکزام دیُت لاسٹہٕ پیپر اوس مےٚ اوس نہٕ پَیی ڈیٹ کیٛاہ چھُ تمیِ تَمیُک کیونٛکہِ سُہ اوس گوٚمُت پَتھ وۄنۍ لٔج نہٕ مےٚ پَیی وۄنۍ ییٚمہِ دۄہ مےٚ ایٚکزام اوس تمی دۄہ صُبحٲے لٔج مےٚ پاے کہِ اَز چھُ ایٚزام تہٕ گوس بہٕ واریاہ پریشان ٹٮ۪نشنس منٛز کہِ مےٚ چھُنہٕ اَتھ پرٛٮ۪پِیرٕے کوٛرمُت اصٕل پٲٹھۍ تہٕ بہٕ کیٛاہ کرٕ تَتہِ لیکن خۄدایس کُن شُکر یُتھُے بہٕ تور درٛاوُس یور مایوٗسی سان ووتُس بہٕ تور تَتہِ لوٚگ دِتُکھ پیپر ویپر یُتھے مےٚ پیپر وُچھ سُہ اوس واریاہ ایٖزی بہٕ گوس واریاہ سٮ۪ٹھاہ سٮ۪ٹھاہ خۄش تمہِ ساتہٕ سُہ روزِ مےٚ عُمرِ یاد مےٚ اوس دُعا کوٚرمُت سُہ روٗد مےٚ عُمرِ یاد کہِ سُہ پیپر اوس واریاہ ایٖزی یُتھے مےٚ سُہ مۄکلوو کٔرتھ واریاہ زیادٕ خۄش اوسُس بہٕ پَتہٕ یُتھے ایٚکزام اوس تَتھ ٲسۍ اصٕل مارکٕس سُہ کمہِ سۭتۍ مطلب بروسہٕ اوس مےٚ یِتھَے پٲٹھۍ سُہ روزِ مےٚ واریاہ زنٛدگی عُمرِ روزِ مےٚ یاد أمۍ موٗجوب کہِ مےٚ اوس نہٕ تمہِ دۄہ پرٛٮ۪یپریشن ٹوٹل تہِ کٔرمٕژ کِہیٖنۍ لیکن یُتھے بہٕ تور ووتُس تتہِ گوٚو زنہٕ مان ژٕ پانَے آو اوس مےٚ سورُے پَتہ